سلامُ علیکُم سمیٖر صٲب ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ صحت چھا حظ ٹھیٖک مےٚ الحمدُاللہ ٹھیٖک حظ بہٕ چھُسو تۄہہِ اَکھ کَسٹٕمَر حظ بہٕ چھُس اَکثر یِوان تُہٕنٛدِس یَتھ دُکانَس پٮ۪ٹھ تُہۍ چھُو نا یہِ فرٛوٗٹَس سۭتۍ کَران تُہۍ ؤنۍتَو حظ مےٚ یہِ کیٛاہ چھِ اَتھ وَنان مےٚ آ ہیٚلو دوٚپُم یِم ٲسۍ فرٛوٗٹ کیٚنٛہہ ضروٗرت نا تُہۍ ؤنۍتَو مےٚ تۄہہِ کٕم قٕسٕم فرٛوٗٹ چھِو ایٚویلیبُل آسان کُس کُس قٕسٕم چھُو تۄہہِ اَچھا اَچھا ٹھیٖک ژیرٕ ما ہیٚکن اَز بٔنِتھ آ اَچھا ٹھیٖک باقٕے چھُ یہِ بیٛاکھ کیٛاہ چھِ اَتھ وَنان ژٕنَن ما بنَن اَچھا اَچھا ٹھیٖک بیٚیہِ ٲسۍ حظ یِم تھوڑا فرٛوٗٹ ضروٗرت نا مگر یِمن چھُ اَکھ چیٖز تہٕ اَکھ گٔژھ ریٹ وۅنۍ سیٚود گژھٕنۍ تہٕ بیٛاکھ چھِ دوٚیِم چیٖز یِم گژھن تھوڑا تازٕ پَہَن فرٛٮ۪ش آسٕنۍ فرٛوٗٹ نا سورُے ہا اَتھ منٛز ٲسۍ مےٚ ضروٗرت یِم کیلہٕ تہِ آسَن کیلہٕ وغیرہ آسَن نا دٲن کیلہٕ ٹھیٖک یہِ حظ یہِ کیٛاہ چھِ اَتھ وَنان مےٚ چھُ ضروٗرت دٲن ڈَبہٕ اَکھ بیٚیہِ ٲس کیلہٕ پیٖٹۍ اَکھ ضروٗرت ٹھیٖک چھا وۄنۍ وُچھ حظ ژوٗنٛٹھۍ ژوٗنٛٹھۍ آ ژوٗنٛٹھٮ۪ن کیٛاہ ریٹا چھِ اَز اَچھا نَمَتھ رۄپیہِ کِلوٗ ٹھیٖک لایٹہِ وول گژھِ کَلر وۄزُل گژھِ آسُن نا سُہ چھُ بیٚیِس جایہِ سوزُن مطلب گِفٹہٕ پیک تَمہِ موٗجوٗب گژھِ آسُن اَصٕل پَہَم اَچھا نَمَتھ رۄپیہِ تی ہا سۄ گوٚو لگ بگ کِلوٗ یہِ گژھِ نہٕ لگ بگ یِہےَ باہ تُرٛواہ شیٚتھ رۄپیہِ پیٖٹ نا ساڑ تُرٛواہ ٹھیٖک سُہ گژھِ پَتہٕ وزنہٕ حِساب کِلوٗ ییٖژاہ نیرَن پےٚ اَچھا اَچھا ٹھیٖک تہٕ بیٚیہِ چھِ یِہَے کیٛاہ چھِ اَتھ وَنان یِم کیلہٕ وغیرہ یِم تہِ بنَن چھُنا ٹھیٖک وۅنۍ کَمہِ ساتہٕ یِمہٕ بہٕ تُہٕنٛدِس اَتھ شاپَس پٮ۪ٹھ دُکانَس پٮ۪ٹھ کَر یِمہٕ بہٕ ٹھیٖک حظ تہٕ تیٚلہِ یِمہٕ بہٕ کٲلۍکٮ۪تھ ٹھیٖک چھا مگر تُہۍ تُہۍ چھُوا دُکانَس پٮ۪ٹھ یِوان کَنٹِنیٛوٗ اَچھا اَچھا ٹھیٖک حظ چھُ تیٚلہِ یِمہٕ بہٕ اِنشاء اللہ کٲلۍکٮ۪تھ تہٕ تیٚلہِ وُچھو أتھۍنسٕے پَتہٕ ٹھیٖک چھا پَتہٕ وٲلۍزیٚو تھوڑا ریٹ تہِ کٔرۍزیٚو کَنسیشَن کیٛازِ بہٕ سوزے پنٕنۍ کَسٹٕمَر بہٕ چھُس پرٛٮ۪تھ ساتہٕ تۄہے نِش یِوان ٹھیٖک چھا حظ چلو شُکریہ مہربٲنی اَدٕ حظ